أسۍ چھِ پَلَو چھلان أسۍ چھِ گۄڈٕ سٔرفَس منٛز پَلَو ترٛاوان پَتہٕ ییٚلہِ تَتہِ تھوڑا پرٛارو أسۍ دَہ وُہ مِنٛٹ پرٛارو أسۍ پَتہٕ ییٚلہِ تَتہِ نٮ۪بَر چھِ تِم کڈان أسۍ پَتہٕ چھِ تَتھ دِوان أسۍ دٔبِنۍ تَتھ چھِ نٮ۪ران مَل تَمہِ سۭتۍ سورُے نٮ۪بَر سُہ چھُ اَکھ آسان اَکھ ہَچِو لوٗر چھِ آسان سۄ آ تَمہِ سۭتۍ چھِ أسۍ تَتھ دِوان مطلب تَمہِ سۭتۍ چھِ تَتھ أسۍ ٹاس دِوان تَتھ چھِ نٮ۪ران تَمہِ سۭتۍ مَل آ سُہ چھِ أسۍ پَتہٕ بیٚیہِ چھلان سُہ چھِ پَتہٕ أسۍ ہۄکھناوان ہۄکھناوان چھِ أسۍ یا اَز چھِ واشِنٛگ مٔشیٖن سارِنٕے نِش یا کَرَو أسۍ سُپِن یا تھاوَو أسۍ أنٛدرٕ کَنہِ اَسہِ چھِ آسان مَکانَس کٲنۍ تَتھ چھِ آسان رَز ترٛٲوِتھ یا تھاوَو تٔتھۍ پٮ۪ٹھ سۅ چھِ پَتہٕ ہۅکھان تَپٲری تِم پَلَو بیٚیہِ آ بیٚیہِ ہٮ۪کَو بیٚیہِ چھِ أسۍ کران کٲم یُس آب اَسہِ آ یُس أسۍ سٔرفَس منٛز ییٚلہِ پَلَو چھِ ترٛاوان پتہٕ ییٚلہِ سُہ نٮ۪بَر چھِ کڈان یُس أسۍ پتہٕ چھلان چھِ پَلَو پَتہٕ یُس سُہ آب چھُ آسان سُہ چھُ أسۍ کُلٮ۪ن ترٛاوان سُہ آب یِتھٕ کٔنۍ چھُنہٕ ویٚسٹہٕ گا یہِ آب گژھان ضایہِ کیٚنٛہہ یا سُہ آب تَمہِ سۭتۍ چھلَو أسۍ بیٚیہِ پَلَو تِتھٕ پٲٹھۍ چھُنہٕ سُہ آب گژھان بیٚیہِ تہٕ ضایہِ کیٚنٛہہ